فارمٲرٕس چھِ سُیوٚسایِڈ کَران اگر أسۍ وُچھو کٲنٛسہِ فارمَرَن چھِ آسان وۄمبرِ بَنوومُت باغ تٔمِس چھِ پَتہٕ گورمٮ۪نٛٹ وَنان أسۍ ہَسا کَڈہوے سَڑک اَپٲرۍ ییٚلہِ سُہ سَڑک چھِ تَپٲرۍ کڈان سُہ چھُ دَپان بہٕ کیٛاہ کرٕ بہٕ کَتھ تاونَس لوٚگُس مےٚ ہسا ٲس پنٕنۍ زِنٛدگی أتھۍ پٮ۪ٹھ پَکان مےٚ ہا پَکناون مےٚ ہسا کَڈن وۅنۍ سڑک اَپٲرۍ تہٕ سُہ چھُ سُہ کیٛاہ چھُ کَران سُہ چھُ سُیوٚسایڈ کَران وۄنۍ گورمِنٹس کیٛاہ پَزِ کَرُن گورمِنٹس پَزِ وُچھُن زِ بہٕ ہٮ۪کھا اَگر یہِ لۄکُٹ باغ اگر اَتھ نو نِحالٕے کُلۍ آسٮ۪ن تٔمِس پَزِ تَپٲرۍ تیٚلہِ سڑک اَگر نہٕ آس۪س تیٚلہِ پَزِ نہٕ تٔمِس تَپٲرۍ سڑَک کَڈنۍ کیٚنٛہہ تہٕ بیٚیہِ پَز گورمِنٹَس وقتہٕ وِزِ وُچھُن زِ مےٚ اگر کٲنٛسہِ چھِ نۄقصان گَژھان باغَس کٔمۍسٕے کانٛہہ کانٛہہ چھُ یِوان اَنزان نَفر سُہ چھُ کُلۍ ژٕھنان ژَٹِتھ یا کانٛہہ چھِ کیٚنٛہہ ڈونٛٹھ چھُ کُنہِ ساتہٕ پٮ۪وان آسمٲنی آفت چھُ کُنہِ ساتہٕ یِوان تَمہِ ساتہٕ چھُ نۄقصان گژھان گورمِنٹَس پَزِ تَمہِ ساتہٕ أمِس فارمَرَس مَدتھ کَرُن